سکوٗلَن منٛز چھِ آرٹ ہیٚچھناوان یا کرٛیٚفٹہٕ سِٹوٗڈَنٛٹَن اَتھ خٲطرٕ چھِ الگ کلاس آسان مطلب پٔٹِکیوٗلَر کلاس آسان واریاہَن سکوٗلَن منٛز چھِ ییٚتہِ ہیچھناوان چھِ کرٛافٹٕس یا آرٹ یا ڈرٛاوِنٛگ یا مطلب کانٛہہ چیٖز بناوُن پٔٹِکوٗلَر کلاس چھِ آسان تَتھ خٲطرٕ ییٚتہِ ییٚتہِ یِم ییٚتہِ یہِ چھِ دِوان مطلب ہیچھناوان چھِ سِٹوٗڈَنٛٹَن یہِ چھِ واریاہ ضروٗری تِکیٛازِ پرنَس سۭتۍ سۭتۍ گژھِ آسٕنۍ مطلب کوکیٛوٗلَر ایکٹیٛوٗٹیٖز تہِ چھِ ضروٗری اگر کانٛہہ مان ژھوٚرٕے پَرُن تہِ چھُنہٕ ضروٗری کِہیٖنٛۍ پتہٕ گژھِ آسُن آرٹ کرٛافٹَس سۭتۍ اگر مطلب ہیٚچھناوان چھِ واریاہَن سکوٗلَن منٛز یہِ ییٚلہِ أسۍ لۅکٕٹۍ لۅکٕٹۍ ٲسۍ آسان أسۍ ٲسۍ پتہٕ مطلب بناوان پٮی بناوان ٲسۍ أسۍ مطلب واریاہ چیٖز ٲسۍ بناوان پیپرَن ناو ٲسۍ بناوان یا پوش ٲسۍ بناوان یا باقٕے چیٖز ٲسۍ بناوان مطلب یِم یادگار چھِ اَسہِ وُنکٮ۪س مطلب پَنٕنہِ بچپَنُک أسۍ کیٛاہ کیٛاہ ٲسۍ پَنٕنِس بَچپََنَس منٛز کَران تہٕ أسۍ ٲسۍ مطلب پتہٕ ٲسۍ اَسہِ یوان تور منٛزٕ ٲسۍ یِوان واریاہ مطلب یِم نفر ٲسۍ تِم ٲسۍ مطلب تِم پوش اَنان تور ٹرٛک ٲسۍ پوشَن پٮ۪ٹھ پوش کھُلاوٕںۍ پیپَر کَمہِ آیہِ چھِ مطلب امیُک ٲسۍ پٔٹِکیوٗلَر کلاس ٲسۍ دِوان ییٚلہِ أسۍ لۅکٕٹۍ ٲسۍ واریاہ کلاس تہِ ٲسۍ أسۍ دِوان اَکھ کلاس اوس آسان یِتہٕ ڈرٛوِنٛگ ہُنٛد اوس آسان اَسہِ کلاس اَکھ یا باقٕے چیٖز ہفتَس منٛز اوس اَکھ پرٛوگرام مطلب دۄہ آسان اسہِ پرٛوگرام تَمیُک کَمپِٹِشَن ٲسۍ لگان تِکیٛازِ اَمہِ سۭتۍ چھِ بَچَس دٮ۪ماغ روزان واریاہَن مطلب چیٖزَن کُن اَتھ اَتھ کُن تہِ گژھِ توجہ آسُن بَچَس زِ پرنَس سۭتۍ سۭتۍ چھِ مےٚ مطلب باقٕے ایکٹیٛوٗٹیٖزَن منٛز تہِ حِصہٕ نیُن اگر کُنہِ ساتہٕ کَمپِٹشَن چھِ مطلب واریاہ کَمپِٹِشَن چھِ وُنکٮ۪س نیشنَل لیولہِ پٮ۪ٹھ یا اِنٛٹَرنیشنَل لیولہِ پٮ۪ٹھ کرٛافٹہٕ یا آرٹَس منٛز اَتھ منٛز چھِ واریاہ یِم کَمپِٹِشَن تہِ گژھان اَتھ چھِ واریاہ اَتھ چھِ فیٖلڈَس منٛز تہِ چھِ مطلب واریاہ وُنکٮ۪س گژھان زِ اَتھ منٛز تہِ چھِ اَکھ گوٚو مطلب گول تہِ چھِ اَڈٮ۪ن یہِ أسۍ بناوَو مطلب کیٚنٛہہ چیٖز وُنکٮ۪س چھِ مطلب واریاہ آرٹِٹیکچَر چھِ مطلب گرٛافہٕ گارفِکٕس چھِ لک بَچپَنَس منٛز یِتھٕ کٔنۍ مےٚ ووٚن بچپَنَس منٛز ٲسۍ أسۍ چہِ لۅکٕٹۍ لۅکٕٹۍ یِم چیٖز بوٹ بوٹٕس ٲسۍ بناوان پتہٕ ٲسۍ روٗ مطلب آبَس منٛز ترٛاوان أسۍ پھٕر تِم یا پوش ٲسۍ بناوان یا باقٕے چیٖز ٲسۍ بناوان تِم چھِ یاد گار دۄہ اَز روزان اَسہِ زِ أسۍ کیٛاہ ٲسۍ پَنٕنِس بچپَنَس منٛز کران بیٚیہِ کیٛاہ تہٕ یِتھٕ کٔنۍ مےٚ ووٚن سکوٗلَن منٛز گژھِ پٔٹِکیٛوٗلَر اَکھ کلاس آسُن یَتھ منٛز أسۍ یَتھ منٛز بَچَس یِیہِ ہیچھناونہٕ زِ آرٹ آرٹہٕ مطلب یہِ کرٛافٹَس متعلِق یا باقٕے ایکٹوٗٹیٖزَن متعلِق ڈرٛاوِنٛگ یا بدل کانٛہہ اَتھ اَتھ خٲطرٕ گژھِ پٔٹِکیٛوٗلَر کلاس آسُن تہٕ ییٚتہِ ییٚتہِ بَچہٕ ہیٚچھِ تِکیٛازِ پرنَس سۭتۍ سۭتۍ گژھِ بَچَس آسُن مطلب اَتھ کُن تہِ اَصٕل امیُک کَمپِٹِشَن تہِ چھُ گژھان بُتھِ نےٚ نیشنَل لیولہِ پٮ۪ٹھ سِٹیٹ لیولہِ پٮ۪ٹھ اِنٛٹَرنیشنَل لیولہِ پٮ۪ٹھ اَمِکۍ کَمپِٹِشَن تہِ گژھن تِمَن منٛز چھِ اَسہِ حصہٕ نِوان بَچہِ تہٕ اَسہِ چھِ واریاہ فٲیِدٕ مطلب ڈِزایِن چھِ اَز بناوان لۅکٕٹۍ شُرۍ چھِ تِم چھِ مطلب ڈرٛاوِنٛگ تِژھ بناوان سِکیچ سِکریچ سِکیچ چھِ بناوان تِم بیٚیہِ کٲنٛسہِ ہُنٛد واریاہ فٲ مطلب یوٗتاہ برٛونٛہہ مطلب ماڈَرنایزیشَن چھِ یِوان تیٛوٗتاہ چھُ برٛونٛہہ برٛونٛہہ اوس اوس مگر اوس کَم یوٗتاہ ٹایِم چھُ برٛونٛہہ برٛونٛہہ پکان تیٛوٗتاہ چھُ مطلب بَچَن منٛز یِم ایکٹیٛوٗٹیٖز زیادٕ ؤنکٮ۪س مطلب بٔڈۍ بٔڈۍ سکوٗل چھِ یا گامَن منٛز سکوٗل چھِ تَتہِ چھِ تیٛوٗتاہ اَتھ پٮ۪ٹھ توجہ دِوان کِہیٖنٛۍ بَنسبَت یوٗتاہ سِی سِٹی منٛز سکوٗلَن تَتہِ چھِ مطلب باضٲبطہٕ امِکۍ کلاس تہِ گژھان مطلب تَتھ تَتہِ چھُ یِمَن ایکٹیٛوٗٹیٖزَن کُن زیادٕ توجہ بَنسبَت مطلب یِم وِلیج وِلیج لیٚوَل وِلیج لیٚولہِ منٛز چھِنہٕ بَچَن دِوان زیادٕ توجہ یِمَن چیٖزَن کُن کِہیٖنٛۍ بَنسبَت کہ شہر مطلب سِٹی ہٕنٛدۍ کھۄتہٕ ییٚتٮ۪ن شہرَس منٛز چھِ اَتھ کُن توجہ دِوان گامَس منٛز تہِ گژھَن آسٕنۍ اَمِکۍ کلاس مطلب شُرٮ۪ن ییٚتہِ ییٚتہِ تِم ہیٚچھَن آرٹَس مُتعلِق کرٛے کرٛافٹَس مُتعلِق یا باقٕے ڈرٛاوِنٛگ یا باقٕے چیٖز ییٚتہِ ییٚتہِ تِم ہیٚچھَن تِکیٛازِ تِم تہِ نِنۍ بُتھِ کَمپُیٖٹ کَرَن تِم سِٹی ہٕنٛدۍ کٮ۪ن شُرٮ۪ن شہرکٮ۪ن شُرٮ۪ن سۭتۍ